آ بہٕ ہَسا وَنہٕ تۄہہِ یہِ سٲنِس یَتھ جموں کَشمیٖرَس منٛز ہَسا چھِ یِوان گِنٛدنہٕ واریاہ سپوٹٕس تِمَن منٛز ہَسا چھِ یِوان گۄڈنٮ۪تھٕے اگر أسۍ زیادٕ تَر چھِ یِوان گِنٛدنہٕ کِرٛکٹ دوٚیِم ہَسا چھِ یِوان گِنٛدنہٕ ییٚتہِ فُٹ بال ہَسا چھِ گِنٛدان اِتھَے کٲٹھۍ ہَسا چھِ والی بال ہَسا چھِ گِنٛدان اِتھَے کٲٹھۍ ہَسا چھِ ٹٮ۪نٕس چھِ یِوان ییٚتہِ گِنٛدنہٕ ٹیبٕل بیٛاکھ گوٚو ہُہ ٹیبٕل ٹٮ۪نٕس چھِ یِوان یا فُٹ بال اَکثَر چھِ یِوان ییٚتہِ زٕ گیمہٕ گِنٛدنہٕ تم ہَسا چھِ کِرکٹ تہٕ فُٹ بال یِوان گِنٛدنہٕ یِم اَتھ ہَسا چھِ پَتہٕ واریاہ کَمپٔنیٖز چھِ یِمَن نہٕ سپوٹٕس یِم ایٚتھارٹیٖز چھِ آسان تِمَن سۭتۍ کَران ٹاے اَپ چھِ کَران تِمَن کَران مَدَتھ چھِ وَنان تُہۍ کَرو سُہ آرگَنایِز کَرنَس منٛز کَران تِم یِمَن مَدَتھ یِمَن اِوینٛٹَن وِوٮ۪نٛٹَن بَڑٮ۪ن بَڑٮ۪ن یِم کیٛاہ چھِ اَتھ وَنان اَتھ حظ ٹورنَمنٛٹ کھولان تِم ہَسا چھِ سُپانسَر کَران کھِلاڑٮ۪ن آ تِم ہَسا چھِ سُپانسَر کَران کھِلاڑٮ۪ن دِوان تِم پونٛسہٕ وونٛسہٕ چھِ تِم دِوان کھِلاڑٮ۪ن تٔمۍ سۭتۍ ہَسا چھِ واریاہ لُکھ کَران اَتھ منٛز پاٹِسِپیٹ اِتھَے کٲٹھۍ ہَسا ییٚلہِ یِم ییٚلہِ تِمَن یِم پونٛسہٕ وونٛسہٕ چھِ ملان اَمہِ سۭتۍ اَمہِ سۭتۍ ہَسا چھِ تِمَن دِلچَسپی بَڑان تِم ہَسا چھِ وَنان أسۍ ہَسا گِنٛدٕ ہَو اَصٕل پٲٹھۍ تِم چھِ پَتہٕ اَتھ سۭتۍ صحیح محنت کَران پَتہٕ ہَسا چھِ تِمٕے ییٚلہِ یِم ییٚتہِ چھِ اَصٕل پٲٹھۍ محنت وحنت کَران بیٚیہِ چھِ یِم ٹورنامٮ۪نٛٹَن منٛز اَصٕل پٲٹھۍ گِنٛدان تِمٕے ہَسا چھِ پَتہٕ برونٛٹھ پَکان تہِ تِمٕے چھِ گِنٛدان پَتہٕ نیٚشنَل لیولہِ پٮ۪ٹھ تہِ تہٕ اِنٹَرنیشنَل لیٚولہِ پٮ۪ٹھ لٮ۪ولہِ پٮ۪ٹھ تہِ اِتھَے کٔٹھۍ ہَسا ییٚتہِ چھِ اَسہِ کٔشیٖرِ ہُنٛد اَکھ سُپَر سِٹار ہَسا چھُ تٔمِس چھُ ناو پَرویز رسوٗل سُہ تہِ اوس یِتھٕے کٲٹھۍ حظ پَننہِ ایریاہَس منٛز یِمَن پَننٮ۪ن پَننٮ۪ن لَکٹٮ۪ن لَکٹٮ۪ن ٹورنَمنٹَن منٛز گِنٛدان ییٚلہِ تٔمۍ تَتہِ محنت کٔر سُہ کٔمۍ سۭتۍ کٔرٕن محنت ییٚلہِ ہَسا سُہ کٲنٛسہِ سُپانسَر کوٚر سُپانسَر کوٚر تٔمِس ملیو تَمہِ سۭتۍ ایج تٔمۍ ہَسا ہیوٚک اہن سہ تَتھ پٮ۪ٹھ سٔروایِو کٔرِتھ تِمَن پونٛسَن وونٛسَن پٮ۪ٹھ تٔمۍ نیوٗ پَتہٕ یہِ اِنٹرسٹ نِیَن اَتھ منٛز لٲج تٔمۍ پَتہٕ محنت کَرٕنۍ پَتہٕ ہَسا گوٚو سُہ نیٚشنَل کیاہ چھِ وَنان سِٹیٹ گۄڈٕٮ۪تھ گِنٛدُن نیشنَل لیولہِ پٮ۪ٹھ نیشنَل لیولہِ پٮ۪ٹھ ہَتا ووت پَتہٕ سُہ اِنٹَرنیشنَل لیولہِ پٮ۪ٹھ تہِ تہ حالنکہِ تٔمۍ دِنۍ پَتہٕ یا آی پی ایلَس منٛز تہِ گِنٛد تٔمۍ بیٚیہِ ہَسا چھِ تٔمِس یہِ اِن اِنڈیا ٹیٖم اے کہ طرفہٕ تہِ اِنٹَرنیشنَل لیولہِ پٮ۪ٹھ تہِ گِنٛدُن